عام طور چھُس نہٕ بہٕ زیادٕ یِمَن کُلٮ۪ن کوٹٮ۪ن کُن زیادٕ سَزَن کینٛہہ مگر یِمَن چھِ زیادٕ طور سٲنۍ میون ابو جی تہِ نظر دِوان یا میٲنۍ مِمی چھِ نظر دِون یِمن کُلٮ۪ن مگر ییٚلہِ بہٕ ییٚتہِ آسان چھُس بہٕ چھُس مثلاً دۄیہِ دۄہۍ ترٛیٚیہِ دۄہۍ دِم نظر ژورِ دۄہۍ تہِ مٔنزۍ کُنہِ ساتہٕ کُلۍ چھےٚ ٹھیٖک کُنہِ جایہِ آسہِ ہوکھمُت کُل تَتھ چھِ تھوڑا نظر دِوان گرِکٮ۪ن وَنان باغس چھُس بہٕ کِوی کُلِس اوس یَوٕ تَتھ اوس یَوٕ لنٛجہِ وَنجہِ آمژٕ تَتھ اوس زَنگال کوٚرمُت تَتھ ٲس نہٕ لایِٹ واتان بَرابَر تَتھ کٔرِو مےٚ کَٹٲۍ ٲسۍ کٔر مےٚ تَتھ لوٚگ مےٚ گۄڈنِکۍ دٔہ کٔرمَس أڑۍ پَتہٕ أنِو شام نٮ۪ماز پَتہٕ گوٚس دٔیمہِ دۄہ تہٕ أنۍ کٔرٕمَس بیٚیہِ کَنچی رٔژھ کٔرٕم سٔہ سیٚود کٔرٕمَس تِمن زخمن ؤمژن یۄس تِمَن میٚژ ٲسۍ تمہِ سۭتۍ لایٹ تور گژھِ پاس کینٛہہ تہٕ تمہِ سۭتۍ کٔر مےٚ زخمن ییٚلہِ مےٚ تتھ میٚژ کٔر تہٕ وۄنۍ چھِ پَتہٕ ییٚلہِ بہٕ کُنہِ جایہِ آسہٕ یِتھٕے کٔنۍ چھُس بہٕ باقیَن تہِ کُنہِ جایہِ آسہِ کینٛہہ تہٕ مےٚ چھِ باسان گَنڈا وَنڈا آسہِ کَرُن مےٚ چھِ گَرِکۍ کَران آلَو بہٕ چھُس کَران گَنٛڈ وَنڈ یِمَن کُلٮ۪ن تہٕ مگر عام طور ییٚلہِ بہٕ نٮ۪بَر آسہِ اَمیُک خیال چھِ سٲنۍ گَرِکٮ۪ن تُلَن یِمَن میٛٲنۍ زیادٕ طور میٛٲنۍ مِمی چھِ یِمَن کُلٮ۪ن ہُنٛد خیال تُلَان